یُس زَن ہیلٕتھ کیر سِسٹَم ہِنٛدُستانَس منٛز چھُ سُہ چھُ واریاہ خَراب خَراب چھُ اَومۄکھ تِکیازِ ییٚتہِ تہِ یِم تہِ ڈِسٹِک ہاسپِٹَل یا لۄکٕٹۍ مۄکٕٹۍ ہَسپَتال چھِ تِمن منٛز چھِنہٕ اصٕل سینِٹیشن آسان کیٚنٛہہ نہ چھ ہایجیٖنُک کانٛہہ کٲم یِوان کَرنہٕ یا یہِ تہِ چھُ گَژَان یٔمِس زان چھِ آسان تٔمِس چھِ گۄڈنٮ۪تھ ترٛاوان یِم ڈاکٹرَس نِش یا ایفوڑ چھِنہٕ ہیکان کٔرِتھ ییٚتہِ پرٛایسِز کِہیٖنۍ ییٚتہِ چھِ دَوا چھِ دِوان سُہ چھُ پٮ۪وان اسہِ نٮ۪برٕ کنۍ اَنُن سٔروِس سٔروِس تہِ چھنہٕ آسان کِہینۍ ییٚتۍ چھِ ڈاکٹَر یِوان ژیٖرۍ ژیٖرۍ مطلَب تِم چھِنہٕ پَننِس ٹایِمَس یِوان کیٚنٛہہ ییٚمۍ ساتہٕ چھُٹی چھِ آسان گَژٕھنۍ تَمہِ سات چھِ تِم گۄڈنٮ۪تھ نیران یہِ چھ یی ییٚمہِ سۭتۍ یی اِمپرٛوٗ کَرنہٕ ییٚمہِ ساتہٕ ایڈمِنِسٹرٛیشَن اَتھ مُتعلِق اصٕل پٲٹھۍ سونٛچہِ